ہیٚلو جگنو کیب چھُو حظ آ جِناب مےٚ اوس یار اَکھ سُہ چھُ روزان سری نگر تٔمِس اوس مےٚ واپَس کۄلگوم یُن آ تِم چھِ کَرناوٕنۍ مےٚ چکر أہربل پیٖر کی گلی شادرا شریٖف روٗٹ روزِ حظ سیم تَقریٖباً سری نگرٕ پؠٹھ گۄڈٕنیٚتھ کۄلگوم ہایوے کِنۍ پتہٕ کھَسو أسۍ ہائی وے پؠٹھ کۄلگوم مٔنٛزۍ دَمحال ہانجی پورہ سایڈَس آ سُہ چھُ میو مےٚ یار زٕ آ تِم کَرن تۄہہِ کَنٹیکٹہٕ تِہُنٛد کَنٹیکٹہٕ لیکھِو تُہۍ زیٖرو سِکِس ٹوٗ وَن فایِو تھری آ جِناب آ ہُہربَل گژھُن بَس بیٚیہِ یہوے پیٖر کی گلی وغیرہ آ مےٚ ؤنۍ تو اَسہِ کیاہ چھِ پے کَرُن یِمَن برابر حظ ٹھیٖک چھُ تُہۍ کٔرِو مےٚ پَنُن کَنٹیکٹ اِنفارمیشَن سؠنٛڈ بیٚیہِ اکاونٹ نمبر بہٕ کَرٕ تۄہہِ آنلاین پیمؠنٛٹ ٹھیٖک چھا حظ جِناب ٹھیٖک